یُس مےٚ دۄیم پرٛوڈَکٹ امہِ ویب سایٹہِ پٮ۪ٹھ آرڈر کوٚر سُہ اوس اَکھ گِلاس سیٹ تہٕ مےٚ کیٛازِکہِ یُس مےٚ گۄڈنیُک پرٛوڈکٹ اوس اوٚنمُت سُہ اوس واریاہ زیادٕ اَصٕل تمی کِنۍ کوٚر مےٚ دۄیم پرٛوڈکٹ آرڈر مگر اِتھُے یہِ یہِ اوس پرٛوڈَکٹ یہِ تہِ اوس واریاہ اَصٕل یُتھ یہِ تَتھ پٮ۪ٹھ ہٲیِتھ اوس یہِ اوس تِتھُے یوٗتاہ یِمو تَتھ پٮ۪ٹھ ایٚمِچ میقدار ٲسٕکھ دِژمٕژ سُہ تہِ ٲس بَرابَر تہٕ یُتھُے مےٚ یہِ پرٛوڈَکٹ گَرٕ ووت مےٚ مٔژروو یہِ پرٛوڈَکٹ ایٚمِچ تَتھ منٛز ٲسۍ بَرابَر بَہہ گِلاس تہٕ تیٚمِچ پیکِنٛگ تہِ ٲس اَصٕل مگر اَکہِ اَندٕ ٲس تَتھ پیکِنٛگ تھوڑا پھٔٹمٕژ تہٕ اِتھُے مےٚ سُہ گِلاس سیٹ مٔژروو تَتھ منٛز ٲسۍ تِم گِلاس پھٔٹمٕتۍ بیٚیہِ اوسُکھ أمو دِیُٚتمُت کہِ یہِ ہَسا چھِ بوروسِلُک گِلاس سیٹ مگر سُہ نہ سا اوس نہٕ بوروسِلُک گِلاس سیٹ سُہ ہَسا اوس واریاہ توٚن گِلاس تہٕ یُتھُے سُہ اَتھَس کٮ۪تھ ٲسۍ تُلان سُہ اوس واریاہ توٚن باسان تہٕ تَتھ اوس پھٔٹنُک خطرٕ امہِ کِنۍ باسیٚو نہٕ مےٚ یہِ پرٛوڈَکٹ اَصٕل کینٛہہ کینٛہہ چیٖز ٲسۍ اَتھ اَصٕل تہِ تہٕ کینٛہہ ٲسِس خراب تہِ